اَگر أسۍ پنٛنہِ کَلچَرٕچ فٮ۪سٹِوَلٕچ کَتھ کَرو أسۍ وَنو یی کہِ أسۍ چھِ مَناوان ییٚتہِ پِرٕ خٲر یُس واریاہ اَکھ فٮ۪سٹِوَل چھِ مشہوٗر سٲنِس ووکَس منٛز و اَمہِ دۄہ چھِ أسۍ کَران کٲم کہِ اَمہِ دۄہ چھِ أسۍ ییٚتہِ اَکھ اَستان تَتھ پٮ۪ٹھ چھِ أسۍ کَران کٲم تَتھ پٮ۪ٹھ چھِ أسۍ نِوان بَتہٕ بَتہٕ تَمہِ تَمہِ دۄہ چھِ أسۍ بیٚیہِ گاڈٕ تہِ اَنان گاڈٕ تہِ رَنان تہٕ غرض کہِ أسۍ چھِ تَمہِ دۄہ واریاہ سِنۍ رَنان ییٚلہِ أسۍ سِنۍ چھِ رَنان تہٕ تَمہِ پَتَن چھِ أسۍ اَستان نِوان یا اَمہِ دۄہ چھِ أسۍ پَژھٮ۪ن پِرٛژھان یُتھٕے أسۍ پَژھٮ۪ن چھِ پِرٛژھان تہٕ اَسہِ چھِ باقٕے باقٕے پٔژھۍ تہِ یِوان تہِ تِم چھِ اَسہِ یور دعوتَس پٮ۪ٹھ یِوان ییٚلہِ أسۍ دعوتَس پٮ۪ٹھ چھِ یِوان تہٕ تِم تہِ چھِ ییٚتہِ أسۍ کَران کٲم تِم چھِ أسۍ ییٚتہِ مِثالَن بَتہٕ وَتہٕ کھٮ۪وان یا پانَس سۭتۍ نِوان بیرِ پٮ۪ٹھ کہِ تاکہِ تِم تہِ وٕچھان یہِ چھِ سون فٮ۪سٹِوَل چھِ یہِ کَمہِ آیہِ چھِ أسۍ مَناوان یُس یہِ فٮ۪سٹِوَل چھِ یہِ چھِ أسۍ بَڑٕ دھوٗم دھام سان مَناوان اَمہِ دۄہ چھِ أسۍ کَران کٲم یہِ چھِ برٛیسوارِ دۄہ أسۍ کَران یہِ فٮ۪سٹِوَل اور تٔتھۍ سۭتۍ چھِ أسۍ پَتہٕ کَران کٲم یُتھٕے أسی سُہ مَناوان چھِ بیرَن پٮ۪ٹھ نِوان بَتہٕ یا اَستان چھِ نِوان بَتہٕ تاکہِ یُس یہِ وۄرُس چھُ أسۍ ٲسۍ پِرٕ وۄرُس وَنان پِرٕ خٲر چھِ أسۍ وَنان اَمہِ دۄہ چھِ آسان ییٚتہِ واریاہ بھیٖڑ لوٗکھ چھِ یِوان اَکہِ گامہٕ پٮ۪ٹھ بیٚکہِ گامٕکۍ وٕچھنہِ یہِ یِم کیٛاہ چھِ کَران تہٕ یہِ چھِ اَکھ فٮ۪سٹِوَل اَسہِ ووکرَس منٛزٕ مَناوان اَمہِ دۄہ چھِ سٲنۍ شُرۍ نٔے پَلو لاگان یا سرٛان چھِ أسۍ کَران اَمہِ دۄہ اَمہِ دۄہ چھِ أسۍ سِنۍ زٕ ژور قٕسٕم رَنان تَتھ منٛز چھِس گۄڈَے أسۍ میٖتھ بَناوان یا چھِ أسۍ رِستہٕ کَران تیار گۄشتاب چھِ أسۍ کَران تیار بیٚیہِ چھِ أسۍ کَران کٲم واریاہ چِو وٮ۪رایٹی چھِ أسۍ بَناوان اَتھ منٛز تاکہِ أسۍ دِمو یُس یہِ پٔژھۍ چھِ یِمَن گژھِ اَصٕل مہمان نوٲزِش یِم تہِ دَپَن نا وٕچھ سا یِمو پرُژھ اَسہِ تہِ یِمو کوٚر اَسہِ سٮ۪ٹھاہ رٮ۪سپٮ۪کٹ غرض اَمہِ دۄہ چھِ أسۍ واریاہ قٕسٕم وٮ۪رایٹی بَناوان تاکہِ یِم اورٕ اَسہِ یِمَن اَسہِ دعوَت چھِ کٔرمٕژ تِم یِن تِم کھٮ۪ن آرام سان بَتہٕ کُنہِ تہِ جِجَکھ پٲٹھۍ اَمہِ دۄہ چھِ أسۍ واریاہ مطلب چاہے بیٚنہِ آسہِ بیٚیہِ کِس گَرَس منٛز تِمَن پرٛژھان یا باقٕے گامہٕ کٮ۪ن تِمَن تہِ چھِ أسۍ پرٛژھان اَلبَتہ اَمہِ دۄہ چھِ أسۍ خاص چیٖز اَتھ فٮ۪سٹِوَلَس پٮ۪ٹھ کَران اَتھ بٔڑِس دۄہَس پٮ۪ٹھ گاڑٕ چھِ أسۍ ترٛاوان بیرٮ۪ن پٮ۪ٹھ تہٕ یہِ چھِس بہٕ یِتھَے کٲٹھۍ چھِ پَتہٕ أسۍ بیٚیہ کَران بیٛاکھ فٮ۪سٹِوَل اَمہِ دۄہ چھِ أسۍ کَران کٲم یا عیٖد چھِ سُہ تہِ چھِ سانہِ خٲطرٕ اَکھ فٮ۪سٹِوَل تَمہِ دۄہ کیٛاہ چھِ أسۍ کَران عیٖذ دۄہ عیٖذ دۄہ چھِ أسۍ کَران کٲم أسۍ چھِ عیٖذ نٮ۪ماز پَران أسۍ کَران کٲم پَلو چھِ أسۍ لاگان نٔے سۄرمہٕ چھِ لاگان نوٚو اَگر یہِ بٔڑ عیٖد آسہِ اَمہِ دۄہ چھِ کَران کٲم اَمہِ دۄہ چھِ أسۍ قۄربان کَران قۄران چھِ أسۍ کَران پَتہٕ چھِ سُہ أسۍ سُے ماز پنٛنٮ۪ن رِشتہٕ دارَن مَہ کَران تقسیٖم تاکہِ اَگر کانٛہہ غریٖب آسہِ سُہ تہِ کھیٚیہِ اَمہِ عیٖذ دۄہ ناٹہِ پھوٚل یُس یہِ عیٖد چھِ آسان اَمہِ دۄہ چھِ أسۍ أکۍسی جایہِ جمع گژھان عیٖد گاہَس منٛز پَران چھِ أسۍ نٮ۪ماز یُس ڈِفرَنٹ چھِ آسان باقِیو نٮ۪مازو نِش یِتھَے کَنۍ چھِ أسۍ واریاہ فٮ۪سٹِوَل مَناوان یا چھِ أسۍ مَناوان یا عیٖذ وَرٲے چھِ عیٖذ مَناوان پَتہٕ بیٛاکھ عیٖد سُہ تہِ چھُ فٮ۪سٹِوَلٕے آسان تَتھ چھِ أسۍ وَنان لۄکٕٹ عیٖد تَمہِ دۄہ کیٛاہ چھِ کَران کٲمہٕ تَمہِ دۄہ چھِ أسۍ سِنۍ تَمہِ دۄہ چھِ گۄڈَے رٮ۪تَس کھنڈَس بیٚہوان روزدَر یُتھُے أسۍ رٮ۪تَس چھِ بیٚہوان روزدَر تَمہِ پَتَن چھِ أسۍ یِم باقٕے چیٖز تہِ کَران